یُس ہَسے مےٚ یہِ گۄڈٕنیُک پرٛوٚڈَکٹ اوٚن سُہ ہاسے اَنے مےٚ پٮ۪ن یُس یہِ بال پٮ۪ن چھِ پایلاٹُک یُس ہَسے یہِ پایلاٹُک پٮ۪ن چھِ وی فایِو سُہ ہاسے اوس واریاہ زیادٕ اَصٕل سُہ ہاسے کوٚر مےٚ استعمال سُہ ہاسے درٛاو مےٚ واریاہ زیادٕ اَصٕل یُس یہِ پٮ۪ن چھِ پایلاٹُک وی فایِو سُہ ہاسے درٛاو مےٚ واریاہ زیادٕ بہتر سُہ ہاسے کوٚرُن مےٚ واریاہ زیادٕ خوش بہٕ ہاسے چھُس خوش قسمَت مےٚ کوٚر سُہ پرٛوٚڈَکٹ یوٗز کیٛازِکہِ یُس ہاسے سُہ میون گۄڈٕنیُک پرٛوٚڈَکٹ چھِ گۄڈٕنیُک چیٖز چھِ سُہ ہاسے کوٚر مےٚ سُہ پایلاٹ وی فایِو یوٗز سُہ ہاسے چھُ واریاہ بَڑٕ اَصٕل تَتھ ہاسے یُس گِرٛپ چھِ پٮ۪نَس آسہِ سُہ ہاسے چھِ بَڑٕ اَصٕل سُہ تَتھ نا سا چھِنہٕ رِس ژَلان اَتھ کِہیٖنۍ یہِ عٲرَق چھُس نہٕ یِوان کِہیٖنۍ یُس یہِ وی فایِو پایلاٹُک گِرٛپ چھِ سُہ چھِ واریاہ زیادٕ اَصٕل یُس وۄنۍ کَرو أسۍ پٮ۪نِچ کَتھ یُس یہِ لٮ۪کھنُک طٔریٖقہٕ چھِ تَتھ سُہ تہِ ہَسا چھِ واریاہ زیادٕ اَصٕل تَتھ ہَسا چھِ نیران واریاہ زیادٕ ٹایم آ اَلبتہ ییٚلہِ کُنہِ ساتہٕ مۄکلے تَتھ چھِ تِم دِوان کاٹیج سۭتۍ رِفَل چھِ تِم دِوان سۭتۍ یُس یہِ رِفَل اِنٛک چھِ آسان اِنٛک چھِ آسان تَتھ رِفلہِ اورَے بٔرِتھ تَتھ ہٮ۪کو پانہٕ تہِ اِنٛک بٔرِتھ میٖل ہٮ۪کو تتھ پانہٕ تہِ بٔرِتھ کیٛازِکہِ یہِ چھُ پٮ۪ن چھِ یہِ ہاسے چھِ واریاہ زیادٕ اَصٕل یُس یہِ پایلاٹُک وی فایِو چھُ سُہ ہاسے چھِ واریاہ بَڑٕ اَصٕل بہٕ چھُس خوش قسمت مےٚ کوٚر سُہ پرٛوٚڈَکٹ یوٗز مےٚ اون سُہ پرٛوٚڈَکٹ مےٚ اون سُہ مےٚ بوٗز نہٕ باقیَن ہُنٛد کِہیٖنۍ مےٚ اون سُہ پرٛوٚڈَکٹ مےٚ کوٚر یوٗز بہٕ چھُس خوش قسمَت وول کیٛازِکہِ یُس یہِ پرٛوٚڈَکٹ چھِ سُہ ہاسے چھُ واریاہ زیادٕ اَصٕل سُہ چھِ واریاہ زیادٕ اصٕل یُتھُے بہٕ تَمہِ سۭتۍ لٮ۪کھان چھُس مےٚ چھُ بَڑٕ لُطُف یِوان تَمہِ سۭتۍ لٮ۪کھنہٕ کِتھ کٔنۍ یُس یہِ پٮ۪ن چھُ یہِ سہِ واریاہ زیادٕ اَصٕل کیٛازِکہِ یہِ چھِنہٕ رِس ژَلان کِہیٖنۍ عٲرق ییٚلہِ یی یہِ چھُنہٕ تویتہِ ژَلان اَتھٕ منٛز کِہیٖنۍ عٲرق اَتھَس آسہِ تہٕ پٮ۪ن چھِ تویتہِ روزان عٲرق پرٛوٗف سٕوٮ۪ٹ پرٛوٗف یُس یہِ پٮ۪ن چھِ وی فایِو اَتھ سۭتۍ چھِ اَمہِ سۭتۍ چھِ یِوان واریاہ زیادٕ مَزٕ لٮ۪کھنہٕ بہٕ وَنمو تۄہہِ اَکٕے کَتھ کہِ تُہۍ کٔرِو یہِ پٮ۪ن استعمال وی فایِو پایلاٹ پٮ۪ن کٔرِو تُہۍ استعمال یہِ چھِ واریاہ زیادٕ اَصٕل